اَسلام علیکُم تُہۍ چھُو حظ ڈی ایم برٛک کلن پیٚٹھ ایٚکچُلی چھِ أسۍ بِلڈر نا اسہِ ٲس بِلڈنٛگ کنٛسٹرٛیٚکشن کرٕنۍ اسہِ ٲس اسہِ چھِ چلان ییٚتہِ جے وی سی سریٖنگر اسہِ چھُ ہاسپٹل بناوُن تتھ خٲطرٕ حظ ٲس اسہِ سیرِ ضروٗرت بٹ اِن بلٕک اسہِ چھِ واریاہ ضروٗرت یِم اسہِ ؤنۍتَو تُہۍ ریٹ کیٛاہ چھُ ٹایپ کُس چھُ تہٕ کلر کیٛاہ چھُ اتھ گژھان ٹھیٖک آ اکھ نمبرس ؤنِو اسہِ کیٛاہ چھِ ریٹ گژھان اکھ نمبرس تہٕ سایز ؤنِو بیٚیہِ کیٛاہ چھُ سایز گژھِ بیٚیہِ اِیٖکول آسُن سایز گژھِ نہٕ آسُن ڈِفرٛنٛٹ کیٚنٛہہ ٹھیٖک کلر ٹھیٖک نو ژور ترٛےٚ

آ ریٹ ؤنِو تُہۍ اسہِ اکھ نمبر کٔہۍ چھُ گژھان تہٕ زٕ نمبر کٔہۍ چھُ گژھان

ٹھیٖک اکھ نمبر وۄنۍ اسہِ ما چھُ کانٛہہ اکھ گٲڑۍ یا زٕ گاڑِ نِنہٕ اسہِ چھ بلٕک نِنہٕ اسہِ چھِ واریاہ نِنہٕ اسہِ چھِ تٕرٕہ ژتجی اسہِ چھِ ژتجی پنٛژاہ گاڑِ بیٚیہِ چھِ اسہِ برٛونٛہہ کُن بیٚیہِ نِنہٕ اسہِ ما چھِ اکٕے کنسٹرٛیکیشن کرٕنۍ أسۍ روزو پتہٕ رُگلر کسٹٕمر آ یہِ ؤنۍتَو اسہِ بیٚیہِ یہِ کٲژا گژھِ اسہِ تہٕ اتھ کیٛاہ ونان ٹرٛانسپورٹ فی کوتاہ روزِ یہِ چھا اِنکلوٗڈ اتھ کِنہٕ یہِ چھُ ہُہ الگ

بٹ گورمنٹ ریٹ چھِناہ واریاہ کم تُہۍ چھُو واریاہ زیادٕ ونان گورمنٹ ریٹ چھِ ٹُونٹی زٕتووُہ تُہۍ چھِو پانٛژتٕرٕہ ونان سُہ چھُس بہٕ مٲنِتھ وۅنۍ اسہِ ما چھِ اکھ زٕ گاڑِ نِنہٕ اسہِ چھِ واریاہ نِنہٕ اسہِ ؤنۍتو وۄنۍ فاینل کیٛاہ گژھِ اَسہِ بیٚیہِ روزو أسۍ برٛونٛہہ کُن تہِ تٕرٕہ کٔرِو وۄنۍ تٕرٕہ چھِ پتہٕ ٹھیٖک اسہِ ما چھِ اکھ گٲڑۍ نِنۍ اسہِ چھِ واریاہ نِنہٕ تٕرٕہ کٔرِۍہوٗس وۅنۍ فاینل تہٕ ٹھیٖک چھُ ٹھیٖک چھُ ادٕ حظ بِہِو